ہیٚلو وعلیکُم سَلام ٹھیٖک چھِو حظ آ ٹھیٖک تُہۍ چھِو حظ ٹھیٖک آ تُہۍ کٕم اَہن حظ آ أسۍ چھِ نِلوفر

آ آ أسۍ چھِ کران

آ آ آ آ أسۍ چھِ تام آؤرۍ آ آ آ أسۍ ٲسۍ اوترٕ تَتہِ اَوا اَوا

آ أسۍ چھِ أسۍ چھِ زٕ نَفر آسان آ أسۍ ٲسۍ اوترٕ تِمَن تَتہِ زٔمیٖن تُلان کامہِ سۭتۍ آ آ أسۍ چھِ تُلان زٔمیٖن کَنہِ چھِس نیران تام آ زٔمیٖن کوتاہ چھُ زٔمیٖن کوٗتاہ چھُ اَچھا کنال کھنٛڈ اَدٕ ٹھیٖک ہَے چھُ تیٚلہِ یِمَو أسۍ تہٕ تُہۍ کوٗتاہ چھُو دِوان دۄہَس أسۍ یِمَو صبُحس مَگر آ ریٹ ؤنِو حظ تُہۍ سَتھ ہَتھ رۄپیہِ سَتھ ہَتھ رۄپیہِ حظ أکَس دۄہَس

اَدٕ چھُ گژھان بیٚیہِ تِمَن حظ بیٚیہِ سۅ زٔمیٖن اَصٕل تَتھ آسہٕ نہٕ کَنہِ وَنہِ کِہیٖنٛۍ تُہۍ چھُ اَتھ چھِ نیران اَتھ کَنہِ تہٕ آسہٕ نا کَنہِ تہِ کَڈنہِ پَتہٕ یہِ ؤنِو تُہی تیٚلہِ نہَ شیٚے ہَتھ چھُ گژھان واریاہ کَم ساڑ شیٚے ہَتھ ساڑ شیٚے ہَتھ چھُو حظ ٹھیٖک اَدٕ حظ ٹھیٖک چھُ تیٚلہِ أسۍ یِمو آ آ أسۍ یِمَو سُہ حظ اوس موسم اوس ٹھیٖک تہٕ آ آ تیٚلہِ یِمَو أسۍ توٚتتھٕے آ اوبُل تُہۍ کٔرۍزیٚو فون تیٚلہِ صبُحٲے حظ صبُحٲے آ تیٚلہِ یِمَو أسۍ صبُحٲے اَدٕ حظ ٹھیٖک